اہن حظ واریاہ نِٹِنٛگ آیٹَمٕز چھِ یِوان سِٹچِنٛگ خٲطرٕ اَکھ حظ چھِ یِوان اَکھ حظ چھِ آسن مٮ۪شیٖنٕز سَلٲے چھِ آسان یِیَر چھُ آسان یہِ مٮ۪شیٖن چھِ آسان پَن سٕژٕنہِ اَتھ کیٛاہ وَنان گاز چھُ آسان بیٚیہِ میٖٹَر چھِ آسان سٕژٕنہِ چھِ آسان نیٖڈلٕز چھِ آسان یہِ یہِ یِیَر پَن چھُ آسان مارکَر کٹَر مےٚ نَے تَگہِ نہٕ